وعلیکُم السلام آ ٹھیٖک پٲٹھۍ تُہۍ چھُوٕ ٹھیٖک آ ٹھیٖک پٲٹھۍ آ آ أسۍ چھِ پُلوامہِ پٮ۪ٹھ فایَر سٔروِس پٮ۪ٹھ

اچھا ٹھیٖک ہٮ۪لو آ پرواے چھُنہٕ کیٚنٛہہ أسۍ حظ یِمو اَتہِ چھےٚ کُنہِ جاے نزدیٖک کیٚنٛہہ کۄلہ وۄلہ کُنہِ جاے

ٹھیٖک چھُ ٹھیٖک چھُ بامبرٕنٕچ چھَنہٕ کٕہۭنۍ تہِ ضوٚرَتھ أسۍ یِمو پَرواے چھُنہٕ کیٚنٛہہ حظ ییٚکیٛاہ ییٚکیٛاہ أسۍ درٛاے گابراونٕچ چھَنہٕ کٕہۭنۍ تہِ ضوٚرَتھ تہٕ اَسہِ ییٖزیو بٕتھِ پیٛٲرۍزیو کُنہِ جاے اَسہِ ہٲیزیو وَتھ حظ ٹھیٖک ٹھیٖک حظ چھُ تُہۍ کٔرۍزیو کٲم حظ تُہۍ کٔرۍزیو اَسہِ ییٚتھۍ نمبرَس پٮ۪ٹھ فون آ أسۍ یِمو تہٕ یِتھُے أسۍ نزدیٖک واتو پَتہٕ کرو أسۍ یورَے فون تہٕ نہ تہٕ تُہۍ تہِ روٗزۍزیو اورٕ کران بیٚیہِ تھٲیزیو حظ اَتہِ وٕچھِتھ کُنہِ جاے ٹھیٖک ٹھیٖک تُہۍ تھٲیِو تُہۍ تھٲیِو کوٗشِش جٲری پَرواے چھُنہٕ کیٚنٛہہ أسۍ وٲتۍ

یہِ چھےٚ زیادَے زیادٕ چھےٚ کِنہٕ

تُہۍ کٔرۍزیو کوٗشِش حظ ٹھیٖک ٹھیٖک پَرواے چھُنہٕ کیٚنٛہہ ییٚکیٛاہ أسۍ وٲتۍ تُہۍ کٔرۍزیو پانہٕ چلو تھٲیِو تُہۍ فون تہٕ أکۍ تھٲیِو تُہۍ فون تہٕ أکیٛاہ أسۍ تہِ درٛاے چلو ٹھیٖک چھُ